ہیٚلو اَسلامُ علیکُم تُہۍ چھُو حظ سجاد صٲب کَشمیٖر پٮ۪ٹھ تُہۍ چھُو نا یہِ ٹرین ایجَنسی مَنیجَر شایِد اَسہِ حظ اوس اَسہِ حظ اوس کَشمیٖر تَرُن أسۍ ٲسۍ ییٚتہِ شِملا

وُچھُن آ آ رٮ۪تَس کھنٛڈَس

آ آ بُک کَرُن پیکیج وۅنۍ ؤنِو یِم خاص جایہِ چھےٚ دَہ پَنٛداہ جایہِ

کوٗتاہ حظ یی خرچہٕ ورچہٕ گۄڈٕ ؤنِو حظ یِتھٕے کٔنۍ سِمپُل ٹریولُک بَس فایِو لیٚکٕس مطلب صِرف ٹرٛاوٕل ہا وۅنۍ زَنتہٕ آسہِ کھیٚون چیٚون نہَ اگر کھیٚون چیٚون مِلاوَو اَتھ کوٗر ریٹَس کوٗتاہ بَنہِ پیکیج سِکٕس لیٚکٕس ہوٹَل وۄٹَل سُہ چھا پانٕے کَرُن بُک کِنہٕ مطلب تَتھ چھِ حظ الگ یِم پۄنٛسہٕ ٹھیٖک ٹھیٖک تتھ کوٗتاہ حظ یی خرچہٕ أکِس رٮ۪تَس

اَچھا ٹھیٖک مطلب دَہ لَچھ تانۍ یی خرچہٕ

ٹھیٖک ٹھیٖک ؤلِو حظ وۅنۍ کوٗتاہ چھِ ڈِسکاوُنٛٹ

سیٚوَن لیک ٹھیٖک وۅنۍ زَنتہِ چھِ ڈَل تَتہِ زَنتہِ کھسو ہاوُس بوٹَس بیٚہمَو راتَس تَمیُک خرچہٕ چھا أتھی منٛز آسان کِنہٕ الگ اَچھا مطلب چیٖزَن ویٖزَن ہُمَن باقِیَن جایَن کُنہِ جایہِ سَوٲرۍ وَوٲری کَرٕنۍ ہارٕس رایڈِنٛگ تَتھ چھِ الگ خرچہٕ ہا ٹھیٖک ٹھیٖک اَتھ چھِنہٕ حظ یہِ مطلب اَکُے پیکیج اَتھ سٲرِسٕے دِنۍ اَکی ساتہٕ پۄنٛسہٕ پَتہٕ یہِ کَرَو تہِ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک وۅنۍ چھُو تُہۍ سیٚوَن لیک وَنان ہے اٮ۪م پےٚ اٮ۪م پےٚ

ٹھیٖک ٹھیٖک وۅنۍ کوٗتاہ چھِ اٮ۪ڈوانَس کَرُن سٮ۪نٛڈ بُکِنٛگ خٲطر تھرٛی فور لیکٕس ٹھیٖک ٹھیٖک صُبحَس حظ کَرہو بہٕ تۄہہِ سینٛڈ تُہۍ تُہۍ حظ سوٗزیٚو مےٚ ایکاوُنٛٹ نمبر تہٕ بہٕ کَرٕہو سینٛڈ ٹھیٖک حظ ٹھیٖک حظ او کے او کے اَسلام